کۄلگٲمۍ ڈِسٹرکَس منٛز چھِ زیادٕ پَہنۍ کشمیٖری یِوان بولنہٕ البتہ ییٚتہِ حظ چھِ کینٛہہ علاقہٕ یِم پہٲڑی علاقہٕ چھِ ییٚتہِ گوجری تہٕ بیٚیہِ بٔکٕروال تہِ چھِ روزان تہٕ تِم چھِ گوجری لینٛگویج کران تمہِ مٔزیٖد چھِ ییٚتہِ بیٚیہِ سکھ بَرادری تہِ یِم پنجٲبی لینٛگویج چھِ بولان ییٚتہِ چھُ أسۍ اَمنہٕ سان روزان ییٚتہِ چھُنہٕ یُس بول چالہِ ہُنٛد کٕہٕنۍ تہِ ٹھراو یِوان یَتھ بایہِ چارَس منٛز ییٚتہِ چھِ سٲری اَمنہٕ آمان سان روزان کۄلگٲمۍ ڈسٹرکس منٛز چھِ بیٚیہِ کینٛہہ علاقہٕ ییٚتہِ منٛز یَتھ منٛز مِرزٲے چھُ مِرزٲے علاقہٕ چھِ یِم الگ اکھ لینٛگویج چھِ بولان مگر ییٚتہِ حظ چھِ سٲری اَمنو آمان سان بٲیہِ چارٕ سان روزان